بہٕ ہَسا چھُس شُپیَن پٮ۪ٹھ مےٚ کَرے یَوٕ فِلِپکارٹ پٮ۪ٹھ آرڈَر اَکھ فون مےٚ پیٚیہِ آز گَرِ تھوڑا مجبوٗری بہٕ ہَسا بہٕ ہَسا چھُسو تۄہِہ اِلتجا کَران کہ مےٚ دِیو پَنٕنۍ پۄنٛسہٕ واپَس مےٚ پے آرڈَر کٔرو کٮ۪نسَل تہٕ یہِ کٔرو میٛٲنِس ہُہ بینٛک اَکا بینٛک اَکاوُنٛٹَس منٛز ٹرٛانَسفَر تہٕ بہٕ ہیٚکہٕ یہِ مہ پںٕنۍ گَرِچ مجبوٗری ہُہ دوٗر کٔرِتھ لوکیشَن چھِ ہُہ مین مارکیٹ شُپیَن